ہیٚلو سَلام علیکُم جِناب بہٕ چھُس کِرکَٹ کٔلب چَلاوان بہٕ چھُس تَتھ منیجر مےٚ ٲسۍ تِمَن ور جٔرسی ؤرسی اَنٕنۍ بیٚیہِ تُہۍ کَتھ کتھ چھِو سٔروِس کران اَوا اَوا اَہَن حظ اَسہِ ٲسۍ اکھ جٔرسی ضروٗرت بیٚیہِ ٲسۍ یِم کِٹ کِٹ آ اکھ زٕ ضروٗرت لگ بھگ کاہ باہ بہٕ سوزہو اَوا اَوا

اَتھ کوٗتاہ چھُ کاسٹہٕ کِٹ چھیٛا ژےٚ ضروٗرت زٕ زٕ ٹھیٖک چھُو ہُہ کیٚنٛہہ ڈِسکاوُنٛٹ میلیٛاہ اَسہِ پَتہٕ لاسٹَس چلو ٹھیٖک چھُ بہٕ سوزٕ تۄہہِ آ کَلر چھُ وایِٹ ضروٗرت آ چلو بہٕ سوزہو تۄہہِ واٹٔس اَیپ کرہو بہٕ تۄہہِ لِسٹہٕ کُس کُس ناو کتھ کتھ ناوَس چھِ جٔرسی بَناوٕنۍ ٹھیٖک چھا اَدٕ سا بِہو تیٚلہِ